کَشمیٖرَس منٛز چھِ اَکوے فیمَس سینِما سُہ حظ چھِ نیٖلَم سینِما سُہ حظ چھِ سرینگرٕ تہٕ أسۍ حظ چھِ گژھان تور بہٕ حظ چھُس گژھان تور کُنہِ کُنہِ ساتہٕ میکسِمَم چھِنہٕ زیادٕ کُنہِ کُنہِ ساتہٕ گژھان جادٕ چھُس نہٕ بہٕ گژھان کینٛہہ أسۍ حظ چھِ گژھان فرٛینڈٕز کُنہِ ساتہٕ ییٚمہِ ساتہٕ أسۍ وِیٖکینٛڈ چھِ آسان یا چھُٹی چھِ آسان تَمہِ ساتہٕ چھِ أسۍ فرٛینٛڈ گژھان تہٕ أسۍ حظ چھِ کَران تَتہِ اینٹَرٹین